ییٚلہِ زَن کہِ اَگر أسۍ وٕچھو پیشَنٹ یِیہِ سٲنِٛس یَتھ مَنٛز وِلیجَس مَنٛز ییٚمِس فریٚکچَر چھُ تہٕ گۄڈنٮ۪تھٕے وٕچھو أسۍ یُس پیشنٹ چھُ أمۍ سٕنٛز سُچویشَن وٕچھو أسۍ أمۍ سٕنٛز سُچویشَن کیاہ چھِ پیشنٹ سٕنٛزمَطلَب باڈی سُچویشَن کیاہ چھِ پیشنٹ چھَا مَطلَب پیشنٹ چھَا نارمَل کِنہٕ نہ پیشنٹ چھُ اَنکونشیٚس اَگَر پیشنٹ اَنکونشیٚس چھُ تہٕ گۄڈٕ کَرَو أسۍ کوٗشِش کہِ پیشنٹ کَرون أسۍ کونشیٚس لیولہِ مَنٛز مَطلَب اَننٕچ کوٗشِش کَرون کونشیٚس مَطلب اَتھ مَنٛز کَرو أسۍ کوٗشِش تٔمِس دٔیٚیِم چیٖز چھُ یُس پیشَنٹ چھُ نہ أمِس چھُ اَسہِ وٕچھُن فریٚکچَر چھُ أمِس لِمبہِ مَنٛز اَسہِ چھُ کَرٕنۍ کٲم پیشَنٹ گۄڈنٮ۪تھ رِایٚشُور کَرنہٕ پَتہٕ چھُ اَسہِ مَطلَب أمِس کَرٕنۍ کٲم أمِس چھُ ٹریٖٹمنٛٹ اَسہِ سٹاٹ کَرُن یَتھ مَنٛز أسۍ فٔسٹ ایڈ اَگَر أسۍ وٕچھو فٔسٹ ایڈ دِمو أسۍ أمِس کہِ أمِس چھِ اَسہِ یُس یہِ لِمب چھنہ یہِ چھِ گۄڈٕ سٹریٹ کَرٕنۍ یعنے کہِ یُس بون پھٕٹمٕژ چھِ یہِ چھِ سٹریٹ کَرٕنۍ یہِ گوٚژھ نہٕ لِمب چھنہٕ اَسہِ حٔج کَرٕنۍ کِہیٖنۍ تہِ یہِ چھِ سٹریٹ اَسہِ کَرٕنۍ امہِ پَتَن اَگَر أسۍ وٕچھو امہِ پَتَن کیاہ چھِ اَسہِ کَرٕنۍ کٲم امہِ پَتَن چھِ اَسہِ مَطلَب اَگر أسۍ وٕچھُن بَنڈیج چھُ ایویلیبِل تہٕ کَرَو أسۍ أمِس بَنڈیجہِ اَگر نہٕ بَندیجِز ایویلیبِل چھُ تو مَطلَب پٔٹ ؤٹ آسہِ کینٛہہ سۄ تہِ ہیٚکو أسۍ أمِس لٲگِتھ مَطلَب سۄ ہیٚکو أسۍ أمِس لٲگِتھ سُہ ہیٚکو أمِس کَوَر أسۍ کٔرِتھ یا اَگَر مَطلَب اَسہِ اِ چیٖز باسیٚو اِ چیٖز باسیٚو تو پیشَنٹ اوٚن دِیُت تٔمِس پیشَنٹَس دِیُت ریٚسٹہٕ ریٚسٹہٕ کَرنہٕ پَتہٕ کَرو أسۍ کٲم پیشَنٹَس کَرَو أسۍ ٹریٖٹمنٹ سٹاٹ یَتھ مَنٛز أسۍ وٕچھان چھِ مَطلَب کیاہ چھِ وَنان اَتھ اَگر بَنڈیج ایویلیبِل چھُ گوٚو بَندیج چھُ ایویلیبِل تیٚلہِ چھُ ٹھیٖک اَگر نہٕ اَسہِ بَنڈیج ایویلیبِل چھُ چھُ کہینۍ اَگَر پیشَنٹَس زَخٕم چھُ تیٚلہِ چھُ گۄڈنیٚتھ اَسہِ أمِس وٕچھِن مَطلَب یُس فریٚکچٲڈ بون چھِ سۄ چھِ اَسہِ پٕلین مَطلَب اَسہِ چھِ أمِس لِمب چھِنہ یہِ چھِ سٹریٹ کَرٕنۍ سٹریٹ کَرٕنہٕ پَتہٕ چھِ اَسہِ أمِس فِلحال یُس اَگَر أمِس بٕلَڈ چھُ نیران بٕلَڈ اَگَر نیران چھُ بٕلَڈ مَطلَب چھُ اَسہِ رُکاونٕچ کوٗشِش کَرٕنۍ مَطلَب یا اَگَر أمِس سٕویلِنٛگ چھِ سٕویلِنٛگ کَم کَرنہٕ خٲطرٕ چھِ اَسہِ أمِس کَرٕنۍ کٲم أمِس چھُ اَسہِ سٕویلِنٛگ کَم کَرنہٕ خٲطرٕ کَرٕنۍ کٲم سٕویلِنٛگ کَم کَرنہٕ خٲطرٕ چھِ اَسہِ أمِس کَرٕنۍ کٲم سٕویلِنٛگ کَم کَرنہٕ خٲطرٕ چھِ اَسہِ أمِس کَرٕنۍ أمِس چھُ اَسہِ مَطلَب اَگر شیٖن آسہِ شیٖن چھُ اَسہِ أمِس لاگُن اَتھ ییٚمۍ سۭتۍ اَتھ سٕویلِنٛگ کَم گَژھِ اَگَر بٕلَڈ نیران چھُ بٕلَڈ اَگَر نیران چھُ بٕلَڈ کم کَرنہٕ خٲطرٕ تہِ چھُ اَسہِ کَرٕنۍ کوٗشِش چھِ کَرٕنۍ بٕلَڈ کَم کَرنٕچ تمہِ پَتَن اَگَر پین چھِ تمہِ خٲطرٕ دِمو پین کِلَر أمِس وٕنۍ چھُ ساروی کھۄتہٕ مین چیٖز چھُ فریٚکچرس لوٚگ اَگَر چھُنہ أمِس فریٚکچَر تو تمہِ خٲطرٕ چھُ اَسہِ یِہوے فِلحل اَگر فٔسٹ ایڈ وٕچھو فٔسٹ ایڈ چھُ یِہٕے کہِ أمِس کَرَو أسۍ کٲم أمِس اَگَر بَنڈیج چھُ ایویلیبٕل فِلحال کَرَو بَنڈیج اَگَرنہٕ بَنڈیج چھُ ایویلیبٕل چھُ کِہینۍ نہٕ پَچہِ ہیٚکو أسۍ تٔمِس لٲگِتھ ییٚمہِ کہِ وَجہ سۭتۍ پَتہٕ أسۍ أمِس دَجہِ وَجہِ سۭتۍ کَرو کَورِنٛگ ییٚمہِ کہِ وَجہ سۭتۍ یہِ سٹریٹ روزِ یہِ روزِ نہٕ موٗویبٕل کہینۍ تہِ حظ یہِ روزِ سٹریٹ لِمب روزِ أمۍ سٕنٛز سٹریٹ موٗویبِل روزِ نہٕ لِمب کہینۍ تہِ تمہِ سۭتۍ ہیٚکو أسۍ أمِس مَطلَب أمۍ سٕنٛدۍ موٗمیٚنٛٹ گَژھَن نہٕ اَسہِ کہیٖنۍ تہِ کوٗشِش چھِ کَرٕنۍ موٗمینٹ ییٖژاہ تیٖژاہ کم کَرٕنٕچ تکیازِ اَگَر تھوڑا بہت پھٕٹمٕژ چھِ لِمب ہیٚکہِ بییٚہِ پھٕٹِتھ اَگَر سُہ اَتھ بیٚیہِ یہِ چیٖز گوٚو وۄنۍ چھِ اَسہِ لاسٹَس ایٹ دَ ایٚنٛڈ اَگَر نہٕ أسۍ وٕچھو نہَ مَطلَب ایٹ دَ ایٚنٛڈ وۄنۍ چھُ یِہٕے کہِ أسۍ کَرَو کوٗشِش ہوسپِٹَل اَگَر اَسہِ نَزدیٖک چھُ ہوسپِٹَل نِمو أسۍ یہِ اَگَر نہٕ اَسہِ ہوسپِٹَل نَزدیٖک چھُ کہیٖنۍ تہٕ اَگَر ہوسپِٹَل نَزدیٖک چھُ تیٚلہِٕ نِمون یہِ ہوسپِٹَل تَتہِ کَرناووس فٔردَر مَنیجمیٚنٹہٕ فٔردَر پروسیٖجَر کَرو تَتہِ أسۍ أمِس مَطلَب تَتہِ ترٛاوَن پِنہٕ وِنہٕ کَرَن أمِس مَطلَب تھوڑا بہت وٕچھَن ایکٕسرے ویکٕسرے تہِ گَژھِ مَطلَب کَرنَس یِم کیاہ چھُ کوٗتاہ چھُ مَطلَب فریکچَر سُہ چیٖز تہِ نَنہِ اَسہِ تٔتھی نسن نہ سا نہ اَگَرچہِ اَسہِ ہوسپِٹَل نَزدیٖک چھُنہٕ کِہیٖنۍ تیٚلہٕ چھُ فِلحال أمِس رٮ۪سٹہٕ دِیُن یوٚت تامَتھ پین وین چھِ کَرٕنۍ کَم مَطلَب پین کِلَر اَگَر نہٕ چھُ تہِ ایویلیبِل کِہیٖنۍ تھوڑا بہت چھُ أمِس مَطلَب کوٗشِش چھِ کَرٕنۍ پیشَنٹ گوٚژھ نہٕ اَنکونشیٚس گَژھُن کہیٖنۍ تہِ پیشَنٹ چھُ تھاوُن کونشیٚس لیولہِ مَنٛز أمِس چھِ باقٕے باقٕے پاسچٔرٕس اَسہِ سۭتۍ سۭتۍ تہٕ نارمَل لیولہِ پٮ۪ٹھ تھاوٕنۍ یِم چیٖز چھِ ضروٗری ایٹ دَ فردَر لاسٹَس ایٹ لاسٹ ہیٚکو أسی یِژٕے ہِن ؤنِتھ اَگَر پیشَنٹ آو گۄڈٕ چھُ پیشَنٹ رِایٚشور کَرُن پیشَنٹ رِایٚشور کَرنہٕ پَتہٕ چھُ اَسہِ پیشَنٹس رِایٚشور کَرنہٕ پَتہٕ چھُ اَسہِ پیشَنٹ رِایٚشور کَرنہٕ پَتہٕ اَگَر اَسہِ بَنڈیج وَنڈیج چھُ موٗویبِل گوٚژھ نہٕ گَژھُن یہِ پاٹ کِہیٖنۍ تہِ حظ